وعلیکُم سلام اَسلامُ علیکُم آ اَصٕل پٲٹھۍ آ آ مےٚ پٕرزِنٲیو تُہۍ چھِوٕ ٹھیٖک آ ؤنۍ چھَس بہٕ ٹھیٖک بَتہٕ وَتہٕ تہِ کھیٚو مےٚ ٹیبلِٹ تہِ نی مےٚ آ آ ٹیبلِٹ نی مےٚ ٹایمَس پٮ۪ٹھٕے مگر مےٚ چھِ سۄے مَکلیو تۄہہِ دَپیو مےٚ سُہ اَنٛنٲے زِ تہٕ اچھا اچھا ٹھیٖک آ ؤنکیٚن چھِ مےٚ اَصٕل کَنٛڈِشَن باسان مگر تھوڑا چھِ کَلَس دود باسان بیٚیہِ چھِ أتی جو أتی جوش دِوان دٲرِتھ اچھا اچھا ٹھیٖک تُہۍ ٲسِوٕ پگاہ أتھۍ اچھا اچھا ٹھیٖک بیٚیہِ اوس سُہ بیاکھ اَکھ اَکھ ٹیشٹ کوٚرمُت اَسہِ تَتھ آیاوا رِپورٹ اچھا اچھا ٹھیٖک آ آ آ آ ٹھیٖک بیٚیہِ دَپیو وٕ تۄہہِ اَسہِ مِلنٲیو تُہۍ ڈاکٹَرَس سۭتۍ تہِ پَتہٕ بیٚیِس أکِس نہ نہ بَس شُکریہ تیٚلہِ یِموٕ أسۍ پگاہ وعلیکُم سلام